وعلیکم السلام ورحمۃ اللہ وبرکاتہُ مےٚ ہسا چھُ ناو کامران فیاض کُٹے بہٕ ہسا چھُس کۄلگامۍ ڈرسٹرکٹ کِس أکِس خوبصورت گامس منٛز روزان یتھ زن ناو چھُ چھترپور حظ بہ حظ مےٚ حظ چھُ ٹُویلتھ کوٚرمُت مےٚ حظ چھ ڈگری کالیجس منٛز ایٚڈمِشن روٹمُت یتھ زَن فسٹ سیمسٹر چھُس پران یتھ زَن ایٚگزام چھُ مےٚ چلان آز مےٚ ہسا چھِ ترٛےٚ رٮ۪تھ یِوان تِم یمن بہٕ ژوٗنٛٹھۍ والنہِ چھُس گژھان تِمن ترٛٮ۪ن رٮ۪تن بہٕ ہسا چھُس زینان تِمن ترٛٮ۪ن رٮ۪تن شیٹھ ستتھ ساس رۄپیہِ أسۍ حظ چھِ گرِ تھوڑا غٔریبے بہٕ چھُس پتہ تِم مٲلِس دِوان پونٛسہٕ اسہِ چھِ گرِ گژھان پتہ مَدد بییٚہِ حظ چھُس بہٕ پران پرنس سۭتۍ سۭتۍ چھُس بہٕ پتہ گیمہٕ گنٛدان یُس زن کرکٹ والی بال فٹ بال چھِ یِوان تِکیازِ مےٚ چھُ بہٕ چھُس تمہِ سۭتۍ فٹ روزان مےٚ چھِ ہیٚلتھ ہیٚلتھہٕ چھُس بہٕ روزان بہٕ حظ چھُس گُزٲرِش کران یِم زن یِم گیمہٕ چھِ یِم زن یِم ڈرگس چھِ کران تِم گنٛدَن یِمے گیمہٕ تِمن روزِ فوکس اُکنے تِمن روزِ دٮ۪ماغ اُکنی تِکیاز تِم بچن پتہ ڈرگسو سۭتۍ